پَنُن پان یَتھ چینجِنٛگ زمانَس سۭتۍ پَکناونہٕ خٲطرٕ پَزِ اَسِہ کمپیوٗٹرٛن ہٕنٛز نالیج گین کَرٕنۍ موبایِل فونَن ہٕنٛز نالیج گین کَرٕنۍ یِم کمپیوٗٹرز یِم موبایِل فونز کِتھ پٲٹھۍ کَرہوکھ أسۍ آپریٹ اے آیی ٹوٗلٔز کِتھ پٲٹھۍ کَرہوکھ أسۍ آپریٹ تہٕ بیٚیہِ باقٕے اِنٹرنٮ۪ٹ رِلیٹڈ تِھنگز یِم کِتھ پٲٹھۍ کَرہوکھ أسۍ آپریٹ